اَس اَسلامُ علیکُم مَیٚم آ تُہۍ چھِو حظ ٹھیٖک اَہَن حظ بِلکُل ٹھیٖک گَرِ چھا سٲری ٹھیٖک آ مےٚ حظ اوس آ بہٕ چھَس ہایکر جاوید تہٕ راتھ ٲسٕس بہٕ نارمٔلی اَکہِ علاقہٕ کِنۍ گُزران تہٕ مےٚ حظ وُچھ تُہُنٛد ایڈ کہِ تۄہہِ چھُو جاب خٲطرٕ مطلب یہِ ایڈ کوٚرمُت تہٕ أتۍتھٕے آو مےٚ دٮ۪ماغَس منٛز خیال کہِ تَتھ منٛز چھُنہٕ زیادٕ مطلب زور آمُت دِنہٕ کالِفِکیشَن پٮ۪ٹھ کیٚنٛہہ بَس چھُ ایٚکٕسپیٖرینسَس پٮ۪ٹھ زور آمُت دِنہٕ تہٕ مےٚ دوٚپ بہٕ کَرٕ اَمہِ خٲطرٕ ایٚپلاے تہٕ بہٕ چھَس یژھان امہِ مُتعلِق واریاہ کیٚنٛہہ بیٚیہِ زانُن تہٕ تُہۍ اگر مےٚ پرٕٛژھِو میٛانہِ کالفِکیشَنٕز یا کیٚنٛہہ تہٕ تُہۍ ہیٚکِو مےٚ کانٛہہ تہِ کوسچَن پرٕٛژھِتھ رِگاڈِنٛگ دِس کالفِکیشَن چھِنہٕ مےٚ وُنہِ زیادٕ کیٚنٛہہ بَس چھُ مےٚ ریٖسنٹلی ٹُویلتھ کوٚرمُت آ ایکسپیٖریَنسُک اگر بہٕ وَنہٕ لۅکٹہِ پٮ۪ٹھٕے چھِ مےٚ کٔرمٕژ اَکھ کٲم کہِ بہٕ ٲسٕس مطلب فار ایٚگزامپُل اگر بہٕ فٔسٹہٕ کٕلاسَس منٛز آسہٕ ہا بہٕ ٲسٕس یوٗ کے جی کٕلاسٕکۍ یا نَرسری ایل کے جی کٕلاسٕکۍ پَرناوان تہٕ یُس یہِ پرٛاسٮ۪س چھُ یہِ چھُ مےٚ کَنٹِنیوٗسلی تھومٕژ جٲری بہٕ ٲسٕس اَکھ کٕلاس کَران پاس تہٕ بہٕ ٲسٕس تِمَن کٕلاس کٮ۪ن شُرٮ۪ن پَتہٕ پرناوان ہُہ تہٕ یہِ اٮ۪کٕسپیٖریَنس ٹیٖچِنٛگ ہُنٛد چھُ مےٚ روٗدمُت لۅکچہِ پٮ۪ٹھَے فرٛام دَ ویری سِٹاٹ تہٕ مےٚ چھُ باسان کہِ مے بی بہٕ ہٮ۪کہٕ اَتھ جاب منٛز پَنُن بیٚسٹ دِتھ تِکیٛازِ ایٚکٕسپیٖرینٕس چھَس بہٕ آل دو کہِ مےٚ چھَنہٕ کالفِکیشَن زیادٕ کیٚنٛہہ سو بہٕ چھَس یژھان کہِ تُہۍ زٲنِو مےٚ مےٚ مُتعلِق بیٚیہِ تہِ واریاہ کیٚنٛہہ دۄکھٕ گَژھِ نہٕ أکِس اَکھ میلُن کیٚنٛہہ آ مےٚ چھُ آرٹ تہِ چھُ مےٚ تُہۍ ہیٚکِو میٛون اِنَسٹاگرٛام اکاونٹ چیٚک کٔرِتھ آرٹ فریٖک یَتھ ناو چھُ تَتھ منٛز چھَس بہٕ سکیچِنٛگ تَتھ منٛز چھِ پینٹِنٛگ تَتھ منٛز چھِ ڈرایِنٛگ تہٕ پرٛٮ۪تھ کُنہِ قٕسمُک ہُہ آسان تُہۍ ہیٚکِو سُہ چیک کٔرِتھ تہٕ بیٚیہِ مےٚ چھُ باسان کہِ تَتھ منٛز مے بی تَتھ منٛز ہیٚکہٕ بہٕ پَنُن سارِوٕے کھۄتہٕ زیادٕ بیسٹہٕ دِتھ تِکیٛازِ سُہ چھُ مےٚ لۅکٹہِ پٮ۪ٹھٕے سۄ کٲم چھِ مےٚ لۅکٹہِ پٮ۪ٹھٕے کٔرمٕژ تہٕ بہٕ چھَس یَژھان کہِ شُرٮ۪ن گوٚژھ میٛانہِ سۭتۍ یوٗت وٕ تیوٗت فٲیدٕ واتُن تہٕ شُرٮ۪ن گوٚژھ آ مطلب تِم گٔژھۍ گرو گژھٕنۍ أکِس اَصٕل اٮ۪نٛویارنمٮ۪نٛٹَس منٛز تِکیٛازِ ٹیٖچِنٛگ ہُنٛد یُس ہُہ چھُ سُہ چھُنہٕ بَس پرناوُن یا مطلب پَرُن یا پرناوُن کیٚنٛہہ آ میٛانہِ خٲطرٕ چھُ ٹیٖچِنٛگ یِتہٕ کہِ أسۍ ہٮ۪کو تِمَن سٹوٗڈنٛٹَن بیسٹہٕ دِتھ تِمَن ہٮ۪کو أسۍ آ زِنٛدگی ہٕنٛز اَصٕل میٖنِنٛگ سَمجھٲوِتھ تِمَن ہٮ۪کو أسۍ مارَل مارَل لیسَنٕز دِتھ مارلٹی ہیٚچھناوٕنۍ مٲلِس ماجہِ سۭتۍ کِتھ کِتھٕ پٲٹھۍ چھُ پیٚوان بِہیو کَرُن سُہ ہیٚچھنٲوِتھ تہٕ اوٚوَر آل اگر أسۍ وَنو کہِ ٹیٖچِنٛگ پرٛوفیشنُک یُس مین ماٹِو چھُ سُہ چھُ سٹوٗڈنٛٹ اَکھ اِنسان بَناوُن آ جایِن ہٮ۪کہٕ بہٕ کٔرِتھ پَگہٕے پٮ۪ٹھ تہِ یا تُہۍ مطلب ییٚمہِ ساتہٕ تہِ ؤنِو بہٕ ہیٚکہٕ جویِن تہِ کٔرِتھ تُہۍ ؤنِو مےٚ بَس سَیلری یا مطلب ایڈِشنَل پیٚے کوٗتاہ آسہِ تہٕ اِنِشَل سَیلری کۭژاہ آسہِ باد مےٚ اٮ۪کٕسپیٖریَنس وُچھِتھ یوٗتاہ یوٗتاہ بہٕ مطلب زیادٕ زیادٕ کٕلاس رٔٹہٕ تہٕ مےٚ کۭژاہ سَیلری دِیِو تُہۍ تہٕ بیٚیہِ اگر تُہۍ ؤنِو مےٚ مطلب ٹایمِنٛگ کیٛاہ چھِ آسان آف کٔژِ بَجہِ چھُ آسان سِٹاٹ کٔژِ بَجہِ چھُ گژھان آ ٹَیٚن تھاوزنٛڈ اِنِشَل

اَگر مطلب مے بی کُنہِ ساتہٕ چھِ آسان مَجبوٗری اِنسانَس کُنہِ ساتہٕ چھُنہٕ ہٮ۪کان مطلب گرِکۍ کیٚنٛہہ حالات چھِ آسان تِژھ تمہِ ساتہٕ ہٮ۪کو نہٕ أسۍ آف نِتھ یا تَمہِ ساتہٕ تہِ گژھیٛا سَیلِرِی کَٹ اَسہِ یہِ چھا ضروٗری اِنَسچیوٗٹَس اِنفارم کَرُن تۄہہِ کوٗتاہ رول چھُو اَتہِ سِٹوٗڈنٛٹَن ہُنٛد فایِو ہَنٛڈرَنٛڈ أکِس کٕلاسَس منٛز کۭتیٛاہ چھِ تھٲرٹی پُلس سٹوٗڈنٛٹٕس چھِ مَیٚم اگر بہٕ یَژھٕ مطلب مےٚ کۭتیٛاہ مےٚ کۭتیٛاہ کٕلاس ہیٚکِو تُہۍ دِتھ یہِ چھا کٕلاس وایِز یٖتِیاہ بہٕ کٕلاس پٔرنا پرناوَکھ تہٕ تیوٗتاہ پیٚے کٔرِو تُہۍ مےٚ اَچھا ٹھیٖک

ٹھیٖک مَیٚم آ ٹھیٖک ٹھیٖک مَیٚم تُہۍ ہیٚکِو میٛٲنۍ ڈاکومٮ۪نٹٕس چیٚک تہِ کٔرِتھ مےٚ چھِ یہِ ڈاکومٮ۪نٹٕس أنۍمٕتۍ تہٕ بیٚیہِ اگر تُہۍ ییٚژھِو بہٕ ہیٚکہٕ پگاہ ڈیمو کٕلاس دِتھ مے بی سٹوٗڈنٛٹ روزِ نا اگر تُہۍ ییٚژھِو بہٕ ہیٚکہٕ ڈیمو کٕلاس دۄن ژورَن دۄہَن تام دِتھ اگر سٹوٗڈنٛٹ سیٹٕسفے روزن تہٕ تیٚلہِ ہیٚکِو تُہۍ مےٚ کٔرِتھ تیٚلہِ کَرٕ بہٕ پگاہ ڈیمو ڈیمو کٕلاس سِٹاٹ

بہٕ کَرہو تۄہہِ مَیٚم ڈاکومَٮ۪نٛٹ پَنٕنۍ سینٛڈ تہٕ تۄہہِ اگر بیٚیہِ کانٛہہ اِشوٗ آسہِ رِگاڈِنٛگ دِس تُہۍ ہیٚکِو مےٚ اِنفارم کٔرِتھ تھینٛکیوٗ میٚم تھینٛکیوٗ اللّٰہ حافظ